یِم ہَسا سانہِ ایریِا ہٕکۍ بَچہِ چھِ تِم ہَسا چھِ نیشنَل یِم ہَسا قومی مَطلَب کہِ اَکہِ کَمپِٹِیٹِو ایٚکزام چھِ ایٚکزامز چھِ سُہ ہَسا چھِ نیٖٹ چھِ جے ای ای مین چھ گیٹ چھ آیۍ بی پی پی ایٚس چھ ایٚس ایٚس سی سی ایٚچ ایٚس ایٚل چھِ ایٚس ایٚس سی چھِ جی ڈی کانسٹیبل چھِ ایٚس ایٚس سی ایٚم ٹی ایٚس چھِ آیۍ بی پی بی پی ایٚس چھِ سانہِ ایریِا ہٕکۍ واریاہ بَچہٕ تہِ ہَسا چھِ یِمن قومی ایٚکزامَن مَنٛز شِرکَت کَران تکیازِ یِم ہَسا گۄڈنیٚٚتھ سٲنٛۍ بَچہِ چھِ آسان وۄنۍ اَگَر ہَسا أسۍ وٕنکیٚنُک وٕچھو یِم ہَسا مَطلَب کہِ عموماً ہَسا چھِ آسان سٲلمَن بَچَن آ آز ہَسا چھِ مَطلَب کہِ آز چھِ کَمپِٹِیٚٹِو دور آز ہَسا چھُ اکھ بَچہِ اَگَر برونٛہہ گَژھِ بیٚکِس بَچَس مَنٛز چھِ پاناے یہِ پٲدٕ گَژھان زِ بہٕ تہِ گَژھہٕ ہا أمسٕے ہیٚو بَچہٕ بَنُن مَطلَب کہِ اَگَر یہِ وٕنکیٚنَس ڈاکٹَر بَنیٚو یا یہِ بَنیٚو کانسٹیبل بَنیٚو یا یہِ بَنیٚو وٕنکیٚنَس آیۍ اے ایٚس آفِسَر بَنان یا کے ایٚس آفِسَر چھِ بَنان پرٮ۪تھ کٲنٛسہِ بَچَس مَنٛز ہَسا چھِ یہِ پٲدٕ گَژھان زِ بہٕ تہِ کَر ہا محنَت بہٕ تہٕ دِمہٕ ہا یِم کَمپِٹیٹِو ایٚگزام بہٕ تہِ پَکہٕ ہا برونٛہہ بہٕ تہِ کَرٕ ہا پَنُن پان روشَن سانہِ ایریا ہٕکۍ تہِ ہَسا چھِ واریاہ بَچہٕ یِم یِمَن ایٚگزامَن مَنٛز شِرکَت کَران چھِ گۄڈٕنیٚتھ اَسہِ ہَسا چھِ بارہمُلہَس مَنٛز واریاہ بوٚڑ کوچِنٛگ سیٚنٹَر سُہ ہَسا چھِ لِنٛک سُہ ہَسا ترٲو ییٚتہ حال حالٕے مَنٛز ترٲو کاو کاے اِنسچوٗٹ ٹیوشَنَن کَشمیٖر اِنَسچوٗشَنَن ییٚتہِ تمیُک اکھ لۄکُٹ برانٛچ ییٚتہِ ہَسا سٲنٛۍ واریاہ بَچہِ چھِ تِمَن تمن ایٚگزام تمن اِنَسچوٗٹَن مَنٛز گَژھان تہٕ تِم ہَسا چھِ تَتہِ یِم تِمَن یِم ایٚگزام چھِ آسان نیشنل ایٚگزام آسان دِنۍ یِمَن مَنٛز قومی ایٚکزام آسان دِنۍ یہٕنٛد خٲطرٕ ہَسا چھِ تِم تَتہِ کوچِنٛگ سیٚنٹَرَن مَنٛز یِمَن آسان اَتہِ ہَسا چھِ تِم آسان مطلب کہِ امہِ ایٚگزامٕچ تَیٲری کَران یِم ہَسا یِم سٲنٛۍ یِم بَچہِ چھِ آسان أسۍ ہَسا چھِ یِمَن کوچِنٛگ سیٚنٹَرَن مَنٛز ہَسا چھِ یِمَن واریاہ مَدَد میلان ایٚگزام مَطلَب کہِ ایٚگزام دِنہٕ خٲطرٕ ہَسا چھِ یِم پریٚپیر کَران تَیار کَران کِتھ پٲٹھۍ چھُ ایٚگزام آسان دیُن مَطلَب بیٚیہِ یِم تِم کِتابہٕ تِہٕنٛد خٲطرٕ تِمَن پَرنہٕ آسان تمہِ خٲطرٕ تہِ ہَسا چھِ یِوان یِمنٕے کوچِنٛگ سیٚنٹَرَن مَنٛز یِوان ون پَرناونہٕ تِم کِتابہ تِمَن کوچِنٛگ سیٚنٹَرَن مَنٛز ہَسا چھِ آسان أڑۍ چھِ آسان کینٛہہ کٔشیٖرٕ ہٕنٛدۍ ٹیٖچَر أڑۍ ہَسا چھِ آسان نیٚبرِم وۄستاد اِمَن کوچِنٛگ سیٚنٹَرَن مَنٛز پَرناوان یِم ہَسا تِم کوچِنٛگ سیٚنٹَر چھِ آسان تِمَن مَنٛز ہَسا چھِ یِمَن آسان واریاہ اعلیٰ تعلیٖم ہٕنٛد استاد مویَثَر یِم ہَسا یِمَن مَدَد چھِ کَران یہِ ایٚگزام پاس کَرنَس مَنٛز یُس ہَسا یہِ سون اِنَسٹیوشَن چھُ یہِ ہَسا چھِ مَطلَب یہِ ہَسا چھ واریاہ محنَت کَران یِمَن بَچَن ہٕنٛدۍ خٲطرٕ پٔتمہِ لَٹہٕ ہَسا دیُت ییٚتہِ واریاہَو یہِ قومی ایٚگزام یِم ہا تتھ مَنٛز ہَسا گٔے واریاہ بَچہِ تہِ سِلیٚکٹ تَتھ مَنٛز ہَسا گٔے واریاہ بَچہِ سِلیٚکٹ یِم پَننہِ مَطلَب کہِ محنَت سۭتۍ برونٛہہ پٔکۍ بیٚیہِ ہَسا یِمَن اِنَسٹیوشنَن ہٕنٛدۍ یِم استاد تِمَن تَتہِ پَرناوان ٲسۍ تٕہٕنٛدِ محنتہِ سۭتۍ تہِ برونٛہہ پٔکۍ سٲنِس بارہمُلا ڈِسٹرکَس مَنٛز ہَسا چھِ واریاہ کوچِنٛگ سیٚنٹَر یِمَن مَنٛز یِم قومی ایٚگزامَن ہٕنٛدۍ خٲطرٕ بَچہِ تَیار چھِ یِوان کَرنہٕ بَچَن اعلیٰ تعلیٖم یُس یتھ تعلیٖم مَطلَ یتھ قومی ایٚگزامَس مَنٛز تمن شموٗل مَطلَب ایٚگزام چھُ آسان دیُن تمہِ ایٚگزام خٲطرٕ چھِ یِمَن بَچَن اَتہِ تِم کِتابہٕ باضٲبطہٕ پٲٹھۍ پَرناوان تکیازِ یُس ہَسا اکھ بَچہٕ چھُ سُہ ہَسا تٔمِس ہَسا گَژھِ آسن پیٚون ہَمیشہ واریاہ اصٕل تعلیٖم ہُنٛد اُستاد بیٚیہِ ہَسا خاص کَر یِمَن ایٚگزامَن تَیار کَرنہٕ خٲطرٕ ہَسا چھ تٔمِس آسان تَتہِ واریاہ اعلیٰ تعلیٖم ہُنٛد استاد مۄیَثَر یِم تٔمِس یِم کِتاب آرام سان ہیٚکَن پَرنٲیِتھ تہٕ پَتہٕ ہیٚکہِ سُہ آرام سان یِمَن قومی ایٚگزامَن مَنٛز شِرکَت کٔرِتھ تہٕ پَتہٕ ہیٚکہِ سُہ تِم کِتاب تَتہِ آسٲنی سان پاس کٔرِتھ تہٕ ہیٚکہِ پَننہِ ڈِسٹرکُک ناو روشَن کٔرِتھ